اَگر أسۍ کَتھ کَرو یُس آن لایِن سکوٗلِنٛگ چھِ اگر أسۍ کووِڈٕچ کَتھ کَرو ییٚلہِ زَن کووِڈ گوٚو تہٕ اَمہِ سۭتۍ کیٛاہ گٔے کٲم اَمہِ سۭتۍ پے اَسہِ آن لایِن کلاس دِنۍ یُس مطلب سکوٗل پیوٚو اَسہِ اَکہِ قٕسمہٕ آنلاینٕے جایِن کَرناوٕنۍ بَچہٕ بیٚیہِ گٔے کٲم یُس یہِ کوچی تہِ اَمیُک اٮ۪فٮ۪کٹ تہٕ اِمپٮ۪کٹ تہِ پیوٚو بَچَن اَگر أسۍ وٕچھو اَمیُک چھِ پازٹِو تہٕ اِمپٮ۪کٹٕس پٮ۪وان نَگیٹِو تہِ چھِ اِمپٮ۪کٹ پٮ۪وان اَگر أسۍ پازٹِوٕچ کَتھ کَرو پازٹِو اِمپٮ۪کٹ چھِ یِوان یی کہِ بَچہٕ چھِ ہیٚچھان نِو نِو تھِنٛگٕس مطلب اوٚتام ٲس فیس ٹُہ فیس ٲسۍ پَران وٕ چھِ أسۍ موبایِل تھرٛوٗ پَران یہِ چھِ اَکھ نٔو اِنشیٹِو مگر اَمیُک بیڈ اٮ۪فٮ۪کٹ چھِ پٮ۪وان یہِ کہِ اَمہِ سُنٛد آی سایِٹ چھِ کَمزور گژھان ییٚلہِ زَن یہِ موبایلَس سۭتۍ چھِ لَگان یا یہِ چھِ اَمیُک اٮ۪ڈِکٹ بنان موبایلُک موبایلُک چھُنہٕ یہِ پَتہٕ اَتھٕ منٛزٕے ترٛاوان یہِ چھِ اَمیُک کیوٚم بَنان کٲشِرۍ پٲٹھۍ تہٕ یہِ تہِ چھِ اَکھ نَگیٹِو اِفٮ۪کٹ تہٕ اَتھ منٛز چھےٚ اِنسانَس فٲیدٕ تہِ میلان تہٕ نۄقصان تہٕ میلان لیکِن زیادٕ تَر اَسہِ چھِ مےٚ باسان آز نۄقصانٕے میلان یُس اَسہِ چیٖز أکِس بَچَس اوس دیُن سُہ چھُنہٕ أسۍ أمِس ہٮ۪کان دِتھ کِہیٖنۍ تِکیٛازِ یہِ چھُ أتھۍ موبایلَس سۭتۍ روزان دۄہہٕ کٮ۪ن دۄن ژۄن پہرَن روزان چھِ یہِ أتھۍ سۭتۍ روزان یُس أکِس اِنسانَس چھُ پٮ۪وان اِمپٮ۪کٹ غلط اِمپٮ۪کٹ تہِ تہٕ اَصٕل یُس یہِ کوچِنٛگ ٲس یہِ ٲس أکِس بَچہِ سٕنٛدۍ خٲطرٕ واریاہ اَصٕل مگر یہِ چھِنہٕ ہٮ۪کان أسۍ تَتھ صوٗرَتہِ حالَس منٛز أمِس دِتھ کِہیٖنۍ تہٕ ییٚمۍ خٲطرٕ زَن اَسہِ پانَے اَمیُک زِمدار چھُ مول موج آسان أکِس بَچس ییٚلہِ أسۍ موبایِل چھِ دِوان تہٕ أمِس پَزَن اَسہِ باقٕے چیٖز تہِ مَدِ نظر تھاوٕنۍ کہِ یہِ چھےٚ سکوٗلچی کٲم کَران کِنہٕ یہِ چھِ بَدلٕے کیٚنٛہہ چیٖز یِمو منٛز وٕچھان اَگر یہِ غلط اوس وٕچھان تیٚلہِ چھِ أکِس مٲلِس ماجہِ أمِس بَچَس پٮ۪ٹھ ضٔروٗری اٮ۪کَش نِنۍ تاکہِ یہِ بَچہٕ گژھِ نہٕ خۄدا بَچٲیِن غلط کامہِ منٛز گژھُن مُبتَلا کِہیٖنۍ تہٕ یہِ چھِ اَکھ بَچہٕ ہیٚکۍ تیٚلی اِنسان سُدٲرِت ییٚلہِ مول ماجہِ آسہِ اٮ۪جُکیٹٕڈ یا پانہٕ آسہِ یِمَن چیٖزَن پٮ۪ٹھ وٲقٕف کہِ کیٛاہ چھِ أکِس مٲلِس فرٕض بَچہٕ سُنٛد تہٕ سُہ ہیٚکۍ سُہ اَنجام دِتھ تہٕ اَمیُک چھُ اَسہِ آن لایِن سکوٗلِنٛگ چھُ اَسہِ واریاہ اِمپاٹہٕ یا اَمیُک اِمپٮ۪کٹ چھِ پٮ۪وان کُنہِ ساتَن اَصٕل تہِ تہٕ خراب تہِ